ہیلو وعلیکُم السلام اَہَن حظ اَوا اَچھا کیٛاہ دٔلیٖل باسان کیٛاہ چھُکھ نہ حظ چَکَر چھُنہٕ أمِس ٲمُت کینٛہہ اَلبَتہ یہِ کَلہٕ دود چھُ أمِس آسان منٛزٕ منٛزٕ منٛزٕ چھِ یہِ آسان وَنان مےٚ چھُ کَلہٕ دود روزان چھِ سُہ واریاہَس ٹایمَس گَنٛٹَس دۄن گَنٹَن تہِ ہٮ۪کان کُنہِ ساتہٕ روٗزِتھ تہٕ مَگَر چَکر چھُنہٕ أمِس یِتھ پٲٹھۍ زٕہۭنۍ ٲمُت اَچھا یہِ اَچھا ٹھیٖک اَوا کِہیٖنۍ چھُنہٕ پَرواے بہٕ یِمہٕ یہِ کہِ بہٕ کَرٕ کوٗشِش ییٚکیٛاہ یِنٕچ تہٕ مَگر تُہۍ ؤنِو یہِ چھا بے ہوش گٔمٕژ اَ اَچھا ٹھیٖک اچھا ٹھیٖک ؤلِو اَہَن حظ اَوا پوٚز چھُ اَچانَک یِتھ پٲٹھۍ اچھا کِہیٖنۍ چھُنہٕ پَرواے ؤلِو بہٕ کَرٕ کوٗشِش پانَے یِنٕچ تہٕ مےٚ ما لَگہِ تھوڑا بہت ٹایِم توٚتام کٔرِو تُہۍ کٲم تُہۍ تھٔے ہُن یہِ أتھٕے پانَس نِشی یہِ چھِنا لۄکٹٕے وٕنۍ کھوژان تہِ چھِ تھوڑا بہت تُہۍ تھٔے ہُن پانسٕےٕ نِش تھوڑا بہت دِیِو تُہۍ أمِس دِلاس وِلاس تہٕ یوٚتام بہٕ اوٚتَن واتہٕ اَہَن حظ اچھا ٹھیٖک ؤلِو کِہیٖنۍ چھُنہٕ پَرواے بہٕ یہِ کہِ بہٕ تہِ نیرٕ ییٚکیٛاہ گَرِ تہٕ مےٚ لہ ما لَگَن اوٚتانٮ۪تھ پٲنٛژھ دَہ مِنَٹ واتنَس تہٕ بہٕ تہِ کَرٕ کوٗشِش ییٚکیٛاہ جَلدی نیرنٕچ تہٕ اوٚتامَتھ دیٖزیو تُہۍ أمِس کینٛہہ ٹیبلِٹ ویبلِٹ تہٕ اہَن حظ اَوا پوٚز چھُ اچھا ٹھیٖک چَلو کِہیٖنۍ چھُنہٕ پَرواے ؤلِو یِمہٕ ییٚمہِ ساتہٕ بہٕ گَرِ نیرٕ بہٕ کَرٕ تۄہہِ کال اوٚتام تھٲیزیو تُہۍ أمِس یہِ خَیال تھوڑا بہت یہِ چھِ ہَپٲرۍ تھوڑا کھوژان تہِ نہ تٔمِس چھُ تھوڑا دِل تہِ ہَپٲرۍ کَمزور یہِ چھِ کھوژان تُہۍ تھٲیزیون یہِ سِٹوٗڈنٛٹَن نِش یوٚتام کِہیٖنۍ اوٚتام تھٲیزیون تُہۍ أتھٕے پانَس نِشی ٹیٖچرٕے بِہزیو تُہۍ أمِس اَتٮ۪ن نہ اوٚتام اَچھا ٹھیٖک چھُ اَوا کِہیٖنۍ چھُنہٕ پَرواے بہٕ تہِ ییٚکیٛاہ لٔجِس گَرِ نیرنہِ تہٕ بہٕ تہِ واتہٕ اَدٕ حظ ٹھیٖک چھُ بِہِو رۄبَس حَوال